مےٚ اوس پنٛنہِ فیملی خٲطرٕ کرنومُت آز فُڈ ڈِلِوَر اَسہِ اوس رٮ۪سٹورَنٛٹہٕ پٮ۪ٹھَے کوٚرمُت ڈِلِوَر سُہ مےٚ دوٚپ آز کَرناوو بہٕ پَنٕنۍ فیملی پنٛنہِ طرفہٕ پاٹی وٕ کٔر مےٚ کٲم مےٚ کوٚرمُت چھُ ڈِلِوَر لیکِن تَتھ منٛز چھُکھ نہٕ تِمو ڈِسپوزٕل آیٹَمٕز ترٛٲوۍ مٕتۍ کِہیٖنۍ تہِ نہٕ وٕ چھِسو بہٕ تۄہہِ کَران اِپیٖل کہِ تُہۍ أنِو سا اَسہِ ڈِسپوزَل آیٹَمٕز گژھن مےٚ واتٕنۍ تَتھ منٛز گژھِ آسُن پَلیٹ بیٚیہِ گژھِ آسٕنۍ چَمٕچ تہٕ بیٚیہِ گژھن آسٕنۍ تِم کانٹہٕ چَمٕچ یِم ترٛےٚ گژھن تَتھ منٛز آسٕنۍ کیٛازِکہِ اَسہِ چھَنہٕ کینٛہہ اَسہِ چھَنہٕ کٕہٕنۍ بانہٕ أنۍ مٕتۍ گَرِ سۭتۍ کِہیٖنۍ تہِ نہٕ اَسہِ اوٚن مےٚ مےٚ ووٚن أسۍ کھٮ۪مو نہٕ آز گَرِ کِہیٖنۍ أسۍ اَنو أسۍ گژھو کُنہِ جاے کُنہِ اَصٕل جاے گژھو سٲرٕے فیملی بٲژ تہٕ پَتہٕ کَرو اَصٕل پٲٹھۍ ڈِنَر کُنہِ جاے اِکوَٹَے مےٚ ووٚنمَکھ گَرِکٮ۪ن مےٚ ووٚنمُکھ تُہۍ تُلۍ زیو نہٕ کِہیٖنۍ سۭتۍ تِمو آسٮ۪کھ سورُے کینٛہہ تورَے سوٗزمُت سۭتۍ لیکِن تَتھ منٛز اوس یِمَن ہٕنٛز کمی یِمو کِن نہٕ ہٮ۪کو نہٕ أسۍ کھٮ۪تھٕے کینٛہہ نہ ہٮ۪کو چَمچو وَرٲے کھٮ۪تھ نہ ہٮ۪کو پَلیٹو وَرٲے کھٮ۪تھ وٕ چھِسو بہٕ تۄہہِ وَنان تُہۍ کٔرِو یِم آرڈَر یَتھ بہٕ کَرو تۄہہِ لوکیشَن ووکیشَن پَنٕںۍ سٮ۪نٛڈ تُہۍ أنِو توٗرۍ أسۍ گژھو پنٛنُے یہِ اِنجاے کَرو یُس اَسہِ یہِ میٖل چھِ مطلب یُس مےٚ گَرِکٮ۪ن خٲطرٕ چھِ یہِ آرڈَر کوٚرمُت یِم تہِ گژھن اِنجاے کَرٕنۍ بہٕ تہِ گژھٕ اِنجاے کَرٕنۍ اَسہِ گژھِ نہٕ کانٛہہ رُکاوَٹ گژھٕںۍ کِہیٖنۍ تہِ نہٕ اگر أسۍ پَلیٹو وَرٲے کَتھ منٛز کھٮ۪مو أسۍ یِم وَنَن دَپَن أمۍ کرے آز سانہِ خٲطرٕ یہِ آرڈَر کٔرِنۍ سٲنہِ خٲطرٕ یہِ ڈِنَر آز یہِ تہِ چھُنہٕ اوٚڑُے کوٚرمُت بہٕ چھَس نہٕ یَژھان کِہیٖنۍ وٕ گژھِ مےٚ بےعزتی گژھٕنۍ گَرِکٮ۪ن منٛز یِم وَنَن دَپَن آز ووٚن أمۍ پانَے وَلہٕ أسۍ نِمو أسۍ نِمو تُہۍ نیٚبَر أسۍ کَرناوَو ژٕ لنٛچ تہٕ وٕ کیٛاہ وَنَن وٕ کیٛاہ وَنہٕ بہٕ یِمَن مےٚ چھِ گٔمٕتۍ مےٚ چھُکھ نہٕ سوٗزمُت کِہیٖنۍ تہِ نہٕ نہ پٕلیٹ نہ کینٛہہ چَمٕچ نہٕ کینٛہہ کانٹہٕ وٕ چھس بہٕ تۄہہِ کَران یِہٕے رِکٮ۪سٹہٕ تُہۍ سوٗزیو یَتھ بہٕ کَرو تۄہہِ أتی لوکیشَن تُہۍ کٔرِو اَتھ پٮ۪ٹھ مےٚ پَنُن یہِ آرڈَر یِم ڈِسپوزَل آیٹمٕز